ہیلو اسَلامُ علیکُم وعلیکُم اسَلام فَرمٲے تو آ بلکل أسۍ چھِ بُٹیٖک پٮ۪ٹھ

ؤنِو ؤنِو تُہۍ کٕم ڈرٛس اچھا اچھا کۭتیٛاہ ڈرٛس چھُ تۄہہِ بَناوٕنۍ اچھا اچھا اچھا ڈِفرَنٛٹ سٕٹایل ٹھیٖک ٹھیٖک مہارنہِ خٲطرٕ چھِ ڈِفرَنٛٹ ڈِزایِن بَناوٕنۍ تۄہہِ ٹھیٖک ٹھیٖک کۭتیٛاہ اچھا اچھا ٹھیٖک ٹھیٖک اچھا اچھا ٹھیٖک تہٕ کُس کُس ڈِزایِن چھِ بَناوُن تُہۍ ؤنِو ناو یِہِنٛدۍ اچھا اچھا

ٹھیٖک تُہۍ چھُوا یِہِنٛز ریٹ یَژھان زانٕنۍ ریٹ کیٛاہ چھِ یِمَن گژھان پٕلازو چھِ ہٮ۪وان أسۍ ژور ہَتھ رۄپیہِ تہٕ یِم بیلَٹ چھُو تُہۍ وَنان یِمَن چھِ گژھان ساڑ ترٛےٚ ہَتھ رۄپیہِ بیٚیہِ تہِ چھِ ڈِفرَنٛٹ ڈِزایِن بَناوان أسۍ شَرارہ گَرارہ یِمَن وَنان چھِ تِم چھِ گژھان ترٛےٚ ہَتھ رۄپیہِ حظ تِمَن چھِ گژھان ترٛےٚ ہَتھ تہٕ بَچَن ہٕنٛدۍ پَلَو یِم زَن چھِ تِمَن چھِ گژھان تِم چھِ گژھان زٕ ہَتھ ڈاے ہَتھ یِم قٕسٕم تُہۍ بَنٲیِو اگر لٮ۪ہنٛگا آسہِ بَناوُن مہرٮ۪نہٕ خٲطرٕ لٮ۪ہنٛگا ٹایپ تِم چھِ گژھان اَٮ۪راوُنٛڈ ژور ساڑ ژور ہَتھ رۄپیہِ دہ کَہہ ہَہ أسۍ چھِ کے پی روڑَس پٮ۪ٹھ حظ اِسلام آباد آ بلکل أسۍ چھِ ییٚتٮ۪ن مَٹَن سایڈَس کُن تھوڑا ییٚمہِ ساتہٕ تۄہہِ ٹایم أسۍ چھِ ہمیشہِ آسان فِرٛی ییٚمہِ ساتہٕ تۄہہِ ٹایم یِیَو آ ٹھیٖک چھِ ییٚمہِ ساتہٕ تۄہہِ باسہِ

ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک یِتہِ تۄہہِ آسیو کینٛہہ چھِنہٕ پَرواے تُہۍ وٲتِو ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ کینٛہہ چھُنہٕ پَرواے تُہۍ وٲتِو یور تُہۍ أنِو یِم پَلَو سۭتۍ تہٕ ییٚتٮ۪ن کَرو اَصٕل پٲٹھۍ کَتھ تۄہہِ کِتھ کٔنۍ کیٛاہ آسان بَناوٕنۍ کَمہِ حِساب تہٕ أسۍ دِمو تۄہہِ بَنٲوِتھ ٹھیٖک چھا بَچَن ہٕنٛدِ خٲطرٕ تہِ بَنٮ۪ن یِم ٹھیٖک ٹھیٖک آ أسۍ چھِ بَناوان اَسہِ چھِ بیسٕکلی یِم زَن ییٚتہِ بَناوان وٲلۍ چھِ تِم چھِ ویل ٹرٛینڈ تہٕ تِم چھِ بَناوان پرٮ۪تھ کانٛہہ قٕسٕم کینٛہہ چھُنہٕ پَرواے تُہۍ وٲتِو أسۍ دِمو تۄہہِ بَنٲوِتھ ٹھیٖک چھا چَلو چَلو چَلو چَلو اَسَلامُ علیکُم